سِکریٖنِنٛگ یا تم موبایِل فون یا ٹی وی ہیٚکو أسۍ ؤنِتھ یوکُن بچہِ زیادٕ چھِ آز لَگان دٮ۪ماغ روزان خٲلی تُکنٕے موبایِل فونَس کُن یا ٹی وِی یَس کُن کیاز یِم چھِنہٕ پَتہٕ نٮ۪بَر نیران گیم گِنٛدان پَتہٕ چھِنہٕ یِم نٮ۪برٕ گِنٛدان کِہیٖنۍ یِم چھِ أنٛدرٕ روزان ژوٚوُہ گٲنٛٹہٕ آسان أنٛدرٕ نٮ۪برٕ چھنہٕ یِم گِنٛدان کِہیٖنۍ اَتھ چھِ وۄنۍ أسۍ ہیٚکو یہِ کٔرِ چیٖز کٔرِتھ کیاز کہِ أسۍ ہیٚکو یِم پانہٕ گِنٛدِتھ ییٚلہِ یِم کھیل أسۍ پانہٕ گِنٛدو بَچہٕ آسَن نٮ۪برٕ أنٛدرٕ کَنۍ أسۍ ییٚلہِ گِنٛدو کریٚکہٕ کریٚکہٕ لاگو لَکچارٕکۍ لَکچارَس مَنٛز ٲسۍ کریٚکہٕ کریٚکہٕ لاگان تِتھاے کنۍ لاگو أسۍ کریٚکہٕ کریٚکہٕ گِنٛدنہٕ یِیٖچ یِم بَچہٕ آسَن أنٛدرٕ کَنۍ تِم گَژھَن ہٲران یہِ کیاہ دٔلیٖل چھِ نٮ۪برٕ کَنۍ یُتھے پَتہٕ تِم وٕچھَن یِم ہَسا چھِ گِنٛدان یُتھٕے تِم وٕچھَن اَتھ کیُتھ مَزٕ چھُ یِوان تِمَن چھ گَژھان تھوڑا ماٹِویٹ تہِ أسۍ چھِ مَطلَب یُتھٕے تِمَن مَزٕ باسہِ تِم چاہَن أسۍ تہِ گِنٛدو یہِ پَتہٕ یُتھٕے ہَسا یہِ تِم تہٕ گِنٛدَن امہ سۭتۍ یُس موبایل فون اَنہِ ہا ٹی وی یُک آسہِ یُس یہِ یِمَن دٮ۪ماغَس مَنٛز چھُ ژامُت سُہ ہَسا مۄکلہِ یِمَن یُتھٕے أسۍ گِنٛدو پانہٕ بَچَن سۭتۍ گِنٛدو تِم گیمہٕ نٮ۪برٕ کَنۍ بیٹ بال آسہِ مِٹھوٗ آسہِ یا بیٚیہِ کینٛہہ آسہِ أسۍ گِنٛدو بَچَن سۭتۍ پانہٕ ییٚلہِ أسۍ گۄڈٕ پانہٕ گِنٛدو بَچہِ وٕچھَن اَسہِ گِنٛدان پَتہٕ یِن تِم تہٕ پَتہٕ گِنٛدو أسۍ بَچَن سۭتۍ تہِ تِم ہَسا گَژھن واریاہ خۄش تِم ہَسا گَژھن ماٹِویٹ تِم سے دَپن یِہے گیم چھِ یہِ چھِ واریاہ زیادٕ اَصل أسۍ چَلاوو نہٕ وۄنۍ موبایل کِہیٖنۍ أسۍ وٕچھو نہٕ وۄنۍ ٹی وی کِہیٖنۍ أسۍ گِنٛدو یِہے گیم پَتہٕ ہَسا آسان یِم پانے گِنٛدان پَتہٕ یِہے نٮ۪براے آسان گِنٛدان زیادٕ نہٕ آسان پَتہٕ موبایل چَلاوان کِہِینۍ تَوَے اَسہِ پَزٕ پانہٕ گۄڈٕ گِنٛدُن یُس بَچہٕ آسہِ وٕچھان تِم گَژھَن پَتہٕ ماٹِویٹ تمہِ سۭتۍ پَتہٕ گِنٛدَن تِم تہٕ تِم کَرَن پَتہٕ سِکریٖنِنٛگ وٕچھُن بند